اَسلام علیکُم اَصٕل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک آ ٹھیٖک تُہۍ ؤنۍتو حظ مےٚ تُہۍ چھُوا ٹیٚلَر ماسٹَر تُہۍ چھُوا ٹیٚلَر ماسٹر آ تُہُنٛد نمبر میٛوٗل مےٚ دَپان تُہۍ چھُو واریاہ اَصٕل پَلو سُوان مےٚ حظ ٲسۍ پَلو پانٛژھ دَہ سُوٕنۍ أسۍ چھِ پُلوامہ راجپورہ پٮ۪ٹھ اَسہِ چھِ آل ٹایپٕس آف تِم سوٗٹٕس چھِنہٕ آسان مطلب تِم راوُنٛڈ چھِ آسان یا باقٕے چھِ آسان سُہ گاگرا چھِ آسان تُہۍ چھُو حظ تِم سُوان اَچھا ٹھیٖک تُہۍ چھِو حظ ہیٚچھناوان تہِ تُہۍ چھِوا فرٛی ہیٚچھناوان اَچھا اَگرے مطلب اَسہِ ہیٚچھُن آسہِ بہٕ کۭتِس ٹایمَس منٛز ہے ہیٚکہٕ ہیٚچھِتھ اَچھا اَچھا یہِ کَپٹَن وَپٹن اَچھا ٹھیٖک یہِ پَلو پَلو مطلب اگر بہٕ پَلو اَنہٕ تِم کۭتس کالَس منٛز گژھن مےٚ تیار تِم مےٚ چھِ پانٛژھ دَہ سوٗٹ مےٚ چھُ بوٗزمُت تُہۍ چھُ واریاہ اَصٕل پَلو سُوَن اَگرے مےٚ یِم پَلو ٹھیٖک گٔے تیٚلہِ اَنکھ بہٕ تیٚلہِ چھِ مےٚ پَتہٕ بیٚیہِ اَسہِ چھُ گَرِ وردن سُوُن تہٕ تیٚلہِ ہیٚکہِ تیٚلہِ ہیٚکوا تِم پَتہٕ تُہۍ سُوِتھ

آ بِلکُل تگان کیٚنٛہہ آ ٹھیٖک ٹھیٖک اَچھا ٹھیٖک گوٚو بہٕ ہیٚچھِ تیٚلہِ کَر حظ ہٮ۪کہٕ بہٕ تیٚلہِ کَر حظ یِمہٕ بہٕ اَچھا ٹھیٖک اَچھا حظ بِہِو خۄدایس حوال